آ مےٚ ہَسا کوٚر بیاکھ چیٖز آرڈَر یہِ سا یہِ جوٗس مِکسَر ہَسا کوٚر مےٚ آرڈَر تَتھ ہَسا اوس پایِس تِمو اوس تھوٚمُت تَمہِ ساتہٕ ٹوٗ تھاوزَنٛڈ رُپیٖز تہٕ شِپِنٛگ ڈیٚلؤری ٲس تِمو تھومُت تَتھ ترٛےٚ دۄہ ژےٚ ہسا واتہِ یہِ آن تٔمۍ دۄہ سا اوس جوٗن آن تھٲڑ جوٗن واتہِ یہِ ژےٚ یہِ فایِو پی ایم ہسا واتہِ ژےٚ یہِ گرٕ بہٕ ہَسا چھُس تَمیُک سِٹیٹَس چیٚک کَران تہٕ لگ بگ ہَسا گٔے ترٛےٚ دہ مےٚ نہ سا چھُنہٕ ٹوٹَل ووت نہٕ مےٚ گَرٕ حظ جوٗس مِکسَر کِہیٖنۍ نہٕ بہٕ چھُس کَران تِمَن سۭتۍ کَتھ تِم چھِ وَنان یَتھ سا چھِ آن وٕنکٮ۪س یہِ ہَسا چھِ شِپِنٛگ منٛز وٕنکٮ۪س یہِ ہَسا واتہِ سریٖنگر واتہِ یہِ یہِ ہَسا واتی ژےٚ یِتھ پٲٹھۍ یہِ ہَسا یہِ پَگاہ شام تام بہٕ ہسا ووٚن تِمن ہے تۄہہِ ۂے ٹایم تھوو ترٛےٚ ترٛیٚیمہِ یَتھ کیاہ تِمو حظ دوٚپ اَتھ گٕے کہتام فٕلایٹ گٔے ڈِلے وۄنۍ دِتۍ تِمَو پَنٕنۍ پَنٕنۍ ایٚکسکیوٗزِز وۄنۍ ہسا چھُس بہٕ پیٛاران گۄڈٕنیٚتھٕے گوٚو ڈِلے لیٹ سُہ ہسا ووت پَتہٕ یہِ ہسا یہِ پانٛژِ دۄیہِ پانٛژھ جوٗن ہسا ووت سُہ پَتہٕ ہسا اوسُس گَرِ پیاران گَرٕ تہِ ووت نہٕ کِہیٖنۍ سُہ حظ ہوم ڈیلِوری نَسا أنۍ نہ ژٕ گَرٕ تہِ کِہیٖنۍ نہٕ پَتہٕ پیٚو مےٚ کھَسُن تٔمِۍ اوس بیٚیِس أکِس دُکاندارَس نِش تھومُت بازرَس منٛز مارکیٹَس منٛز اوس نہٕ تٔمِسٕے نِش تھوٚومُت پَتہٕ پیٚو تور گژھُن تٔمِس پیوٚو یورے ووٚنُو ہے اور مےٚ ووت کینٛہہ تٔمۍ کوٚر فون اے ژےٚ چھِی کَتھا آرڈَر کوٚرمُت مےٚ وُنُس آ پَتہٕ تَتھ پیٚو مےٚ بازَر گژھُن اَمہِ موٗجوٗب لَجہِ سا مےٚ بیٚیہِ لٔج مےٚ یہ سا یہ کِراے فِیر لٔج مےٚ بیٚیہِ وۄنۍ ہسا بہٕ گرٕ ووتُس مےٚ ہسا کھُلوو یہِ جوٗس مِکسر ییٚلہِ مےٚ کھُلوو اَتہِ ہَسا گٔمٕژ یَتھ ہَسا اوس برٛیکیج اَتھ ہَسا اوس پٮ۪ٹھٕے ہٮ۪نٛڈٕل ٲس اَتھ یہِ سُہ ہَسا ٲس برٛیکیج تہٕ وۄنۍ ہسا وُد مےٚ چھِ وٕچھ کرُن آرڈر رِٹٲرٕن واپس تٔمۍ ووٚن دوٚپ ہے نہ سا یہِ گژھِ نہٕ یہِ چھُ یہِ نسا گژھِ نہٕ واپس کِہینۍ یہِ ہسا چھِ ایٚکلِٹی منٛز یَتھ نہٕ چھُنہٕ یہِ ہسا یہِ یہِ چھنہٕ اَتھ گژھِ نہٕ رِٹٲرٕن گژھِ نہٕ یہِ واپَس کِہیٖنۍ گۄڈٕ ہَسا ووٚنُکھ ہاں یہِ چھُ پَتہٕ دوٚپُکھ نہٕ سا اَتھ چھُنہٕ کِہیٖنۍ بیٚیہِ ہَسا ووت لیٹ تہِ ووت ہُتہِ اوس برٛیکیج تہِ رِٹٲرٕن تہِ نہٕ سا کوٚر نہٕ تِمو پَتہٕ سُہ کِہیٖنۍ مون نہٕ تِمو کَرُن کِہیٖنۍ